نصرت فتح علی خان اَکھ فیورِٹ آٹِسٹ میون سِنٛگَر میون تٔمۍ سٕنٛدِس بارَس منٛز ہٮ۪کہٕ بہٕ یِہٕے اَکھ کَتھ ؤنِتھ سُہ اوس اَکھ سُہ نفر اَکھ سُہ نفر اوس یُس تمہِ دۄہ فوت سَپدیو ییٚمہِ دۄہ تٔمِس پَے لٔج مےٚ کیٛاہ سا روٗد نہٕ دُنیاہَس منٛز کِہیٖنۍ ہیٚچھنُے میوٗزکَس منٛز یُتھ قٕسمُک آٹِسٹ اوس ییٚمہِ میوٗزِک اوس جَزٕب کوٚرمُت سٲری آٹِسٹ چھِنہٕ میوٗزِک جَزٕب ہٮ۪کان کٔرِتھ کینٛہہ تم چھِنہٕ ہٮ۪کان میوٗزکَس سُہ دَرٕس دِتھ کِہیٖنۍ تِمو اوٚنُکھ میوٗزکَس منٛز رٮ۪ولیوٗشَن ہٮ۪کو أسۍ سَمجھِتھ تِمو اوٚنُکھ میوٗزکَس منٛز کٲنٛسہِ تہِ ہیٚکِو تُہۍ مطلب پِرٛژھِتھ کٲنٛسہِ تہِ اگر زیادٕ تَر لُکھ چھُ اٮ۪راوُنٛڈ دَہ پٔرسَنٛٹ لُکھ چھِ یِم میوٗزک بوزان آسان تِمَن آسہِ ضٔروٗر نصرت فتح علی خان تِہُنٛد پَسنٛدیٖدہ سِنٛگَر